بٮ۪نٛکٕچ اَکھ اِمپاٹَنٛٹ اٮ۪سَٹ اَکھ یِم سٲنۍ پونٛسہٕ بیلَنس تھاوان چھِ یِم سٲنۍ فیوٗچَر سیوِنٛگٕس چھِ بٮ۪لَنس کَرنَس منٛز مَدَتھ کَران واریاہ سِکیٖمہٕ چھِ یِم گورمٮ۪نٛٹ سِکیٖمہٕ چھِ یِم اَسہِ پَتہٕ بٮ۪نٛکٕس پرٛووایِڈ بینٛکٕس تھرٛوٗ پرٛووایِڈ کَران چھِ فار اٮ۪کزام مثلاً اَٹل پٮ۪نشَن یوجنا سِکیٖم چھِ یُس یِم گورمٮ۪نٛٹ جابٕس ٲسۍ کَران تِمَن رِٹَیٲڈ گورمٮ۪نٛٹ گورمٮ۪نٛٹ جابٕس کرَن والٮ۪ن خٲطرٕ یُس چھِ تہٕ واریاہ بیٚیہِ سِکیٖم چھِ نیشنَل پٮ۪نشَن سِکیٖم چھِ سیٖنِیَر سِٹِیٖزَن سیوِنٛگ سِکیٖم چھِ اولڈ ایج اولڈ ایج سکیٖم چھِ واریاہ سِکیٖم چھِ تہٕ بیٚیہِ اَکھ اِمپاٹَنٛٹ چیٖز اَکھ یِم اَسہِ بٮ۪نٛکٕس پرٛووایڈ بٮ۪نٛکٕس پرٛووایڈ کوٚر یُس آے اَز کہِ ماڈٲرٕن اٮ۪راہَس منٛز واریاہ ضٔروٗری چھِ یُس چھُ ڈِجِٹَل بٮ۪نٛکِنٛگ تہٕ ییٚمہِ ییٚمہِ سۭتۍ اَسہِ واریاہ بٮ۪نِفِٹٕس چھِ مِلان أسۍ چھِ ہٮ۪کان گَرِ بِہِتھٕے ٹرٛانزیکشَنٕز کٔرِتھ گَرِ بِہِتھٕے ڈِجِٹَل بٮ۪نٛکِنٛگ تھرٛوٗ واریاہ چیٖز آرڈَر کٔرِتھ یِم تہِ اَسہِ ضٔروٗریات آسَن یِم تہِ اَسہِ کانٛہہ چیٖز نٮ۪سَسٕری آسَن تِم چیٖز چھِ ہٮ۪کان أسۍ آرڈَر کٔرِتھ بَے کیٛاہ أسۍ چھِ کَران پیمٮ۪نٛٹ آنلاین بٲقی ٹرٛانزیکشَنٕز چھِ أسۍ آنلاین کَران تہٕ اَمہِ خٲطرٕ چھِ یِم یِمو پیمٮ۪نٛٹو یِمو ٹرٛانزیکشَنو خٲطرٕ چھِ أسۍ واریاہ موبایِل ایپلِکیشَنٕز یوٗز کَران یَتھ منٛز اٮ۪م پے چھُ گوٗگٕل پے چھِ پے ٹی ایم چھِ فون پے چھِ